وَعلیکُم اَسَلام سَلام علیکُم ٹھیٖک چھِو حظ اصٕل صحت چھا ٹھیٖک بیٚیہِ گربار چھا ٹھیٖک سٲری ٹھیٖک اصٕل پٲٹھۍ مےٚ حظ کراوٕ تُہۍ راتھ تہِ فون مگر تُہۍ تُلوٕ نہٕ کِہیٖنۍ اَچھا ٹھیٖک یہِ ؤنتو مےٚ آز چھِوا فرٛی تُہۍ یہِ اوس یہِ فیملی کوٚرمُت تھوڑا چار وار نَہ دَپاوُکھ أسۍ یِمو ٹویور کرنہِ نَہ أسۍ چھِ ییٚتی جمہِ حظ روزان یِمو دَپیو دوٚپُکھ اَسہِ چھُ گَژھُن کٔشیٖرِ تہٕ أسۍ گژھو نارٕتھ سایڈس تھوڑا بہت چکرس وکرس تہٕ دوٚپُکھ ہے تُہۍ کٔرِو معلوٗم تھوڑا ییٚتی دِتو ڈرورن أکۍ نمبر ییٚتی تٔمِس چھُ خبر عاقف اوس تٔمِس ناو آ تیٚم دوٚپ دسوٚن أمسی یہِ أمِس ؤنِو تُہۍ یہِ چھُ گایڈ مطلب کہِ یہِ چھُ یِمن توٗرسٹن وٗرسٹن نِوان ٹوٗر کرنہِ أمِس چھِ پَے آسان مطلب کہِ جگہ وگہ کتہِ چھُ کوٗتاہ چھُ گَژھان خرچہٕ تہٕ ایٚمسٕے پرژھو تُہۍ سورٕے بہٕ اوسُس یَژھان یِتھ پٲٹھۍ معلوٗم کَرُن گۄڈنٮ۪تھ اتہِ کوٚس کوٚس جگہ چھِ تھوڑا بہت فیٚمس تہٕ أسۍ چھِ وٕنکٮ۪س جمے تہٕ أسۍ ٲسۍ کران پٕلان أسۍ یِمو تیٚلہِ صُبحس أسۍ کٔژِ بج نیرو تیٚلہِ ییٚتہِ آ ساڈٕ باہ ہیو نیرو تیٚلہِ أسۍ حظ أسۍ کژِ بج تام واتو لگ بگ اگر نہٕ ٹرٮ۪فِک اوس اَچھا ٹھیٖک مےٚ ؤنِو تُہۍ تھوڑا بہت جگہ وگہ کۄس چھِ اَتہِ بہٕ تھاو یِمن شُرٮ۪ن وُرٮ۪ن ؤنِتھ ییٚتہِ چھِ أسۍ چھِ لگ بگ یہِ فیملی چھِ پانٛژھ مٮ۪مبر چھِ برابر

یہِ خرچہٕ ورچہٕ کوٗتاہ یی لگ بگ ہفتس کھنٛڈس دَہ وُہ ساسا مٲنِو تُہۍ کھٮ۪ن چٮ۪ن ہٮ۪تھ یہِ ڈٮ۪رٕ وٮ۪رٕ سورُے ٹھیٖک گوٚو تیٚلہِ کر بہٕ فیملی سۭتۍ کَتھ تہٕ أسۍ گَژھو تیٚلہِ صُبحن تُہۍ کتہِ چھُ آز کتہِ چھُو تُہۍ مطلب کَتھ جایہِ چھِو تۄہہِ کۄپواراہا گوٚو اَسہِ چھُ اننت ناگ واتُن کِنۍ یہِ سیرینگٕر اَسہِ چھا سرینگرے واتُن تیٚلہِ أسۍ کَرو سرینگرے تُہۍ فون نا چلو ٹھیٖک چھُ بہٕ کرہو تیٚلہِ بہٕ نیرٕ ییٚتہٕ تہٕ بہٕ کرہو تیٚلہِ فون ٹھیٖک چھا چلو چلو بِہِو خۄدایس حوال